مےٚ چھُ ہر کُنہِ کامہِ ہُنٛد شوق خاص کَر چھُ مےٚ رَنٛنُک شوق بہٕ چھَس واریاہ کٲم کَرَان گَرِ چھَس ڈُوَان یا تٔژھس چھَس کَران پَلو چھَس چھَلان صفٲیی خاص کَر صفٲیی تھاوٕنۍ وارِ منٛز چھِ آسَان کٲم سۄ چھَس کَران یا باغَس منٛز چھِ آسَان کٲم سۄ چھَس کَران تَتہِ چھِ آسَان دَوا دِیُن تَتہِ چھِ آسَان گُڑٲے کَرٕنۍ تَتہِ چھِ آسَان کھاد ترٛاوٕنۍ یا گَرِکۍ چھِ آسان تَتہِ باغَس منٛز تِمَن چھُ پؠوَان بَتہٕ چاے نِیُن تورٕ یِتھ چھُ گَرِ پیٚوان یہِ کٲم آسہِ تہِ چھِکھ پؠوَان کَرٕنۍ یا اَسہِ چھُ پَگہہ خانٛدَر کَرُن لُکہٕ ہُنٛد گَرٕ چھُ گژھُن یَتھ وَنَان چھِ وٲرِو ییٚلے مَالنہِ گَرِ آسہِ کوٚرمُت کٔرمٕژ کٲم ہر کانٛہہ کٲم آسہِ ہیٚچھمٕژ مَالنہِ گَرِ تیٚلے ہؠکو پَگاہ تَتہِ تہِ کٔرِتھ کٲم تَتہِ گژھِ نہٕ کُنہِ تہِ کامہِ منٛز پرٛابلِم کانٛہہ تہِ کٲم گژھِ نہٕ مُشکِل کَرٕنۍ وٲروِ یا تَتہِ چھُ پَگاہ رَنُن تَتہِ چھِ باقٕے کامہِ ہر کانٛہہ کٲم چھِ تَتہِ کَرٕنۍ وارِ کٲم چھِ کَرٕنۍ صفٲیی چھِ تھاوٕنۍ تَتہِ تہِ گَژھِ نہٕ کانٛہہ پرابلِم ییٚلے ہیٚچھمٕژ آسہِ سۄ برونٛٹھ برونٛٹھ سۄ کٲم تیٚلے گژھِ نہٕ کانٛہہ تہِ پرابلِم تیٚلے پَکَو أسۍ تہِ برونٛٹھ یہے شوق چھُ مےٚ خاص کر گَرچہِ کامہِ ہُنٛد چھُ مےٚ زیادٕ تر شوق